گورمنٹ چھُ اَسہِ واریاہ زیادٕ فٲیدٕ دِوان اَتھ یِم تمو حظ چھِ اکھ پی ایٚم پی ایٚم کِسان اکھ سکیٖم بَنٲومٕژ لُکَن واریاہ فٲیدٕ چھُ مِلان پرتھ ؤری چھُ أکِس ؤریَس مَنٛز چھ شےٚ ساس رۄپیہِ تِمَن یِوان تِم چھِ ریٚتہٕ پَتہٕ ریٚتہٕ دۄیہِ دۄیہِ ریٚتہٕ پَتہٕ دۄیہِ ریٚتہِ دۄیہِ ریٚتہِ بعد چھُ زٕ زٕ ساس تِمَن تَران ییٚمہِ سۭتۍ تِم زٕ کَنال زمیٖن ہیٚکَن یا زٕ ترکھ زمیٖن ہیٚکن تتھ ہیٚکَن فصل وۄبدٲوِتھ تہٕ پَتہٕ ہیٚکَن تمہِ سۭتۍ پَنُن روزگار چَلٲیِتھ تہٕ أسۍ چھِ زیادٕ زیادٕ ایٚکسپیٚکٹ کَران گورمنٹَس کہِ تِم ہَسا دِیِن اگر تِم اَسہِ امہ کھۄتہ زیادٕ مَدَد کَرَن تہٕ باقی